بہٕ چھُس پَننہِ بایکہِ وارِیاہ زیادٕ خَیال کَران بہٕ چھُس اَتھ دۄہہ دِش ہوا کَران چیٚک مُبلیل چیٚک کَران پیٚٹرل کَران چیٚک پیٚٹرول چھُسا بَرابَر مُبلیل چیٚک چھُس کَران اَتھ دوہے چھُس وُچھان بیٹری پرابلِم چھُس چیٚک کَران کینٛہہ پرابلِم ما چھس لایٹِنٛگ وایٹِہٕ چھُسَس چیٚک کَران بیٚیہِ چھُس بریکہِ چھُس چیٚک کران بریک وریک ما چھس ژھیٚنمٕژ سُہ چھُس چیٚک کَران بیٚیہِ چھِ مےٚ باسان ییٚلہِ باقٕے چھِ زیادٕ کَران اِنسان چھِ تھکَن زیادٕ بایکنٛگ کَرنہٕ سۭتۍ چھِ وارِیاہ زیادٕ تھکان تہِ ییٚلہِ تہِ دور سَفَر آسہِ تیٚلہِ چھِ تمے حسابہٕ أسۍ ایٚلٲٹ تہِ روزَان تمے حسابہٕ پَننہِ خٲطرٕ اِنتظام تھاوان کٔرتھ تہِ تہٕ بیٚیہِ تہٕ ییٚتہِ بایکہِ ہنٛز ضروٗرت چھِ اَتھ تہِ تھاوان تِتھَے پٲٹھۍ اِنتظام کٔرتھ پننہِ خٲطرٕ تہِ ییٚتہِ ضرورَت چھِ مےٚ چھِ اَگَر دور سَفرَس چھ گَژھُن امہِ خٲطرٕ پَننِس کھیٚنہٕ خٲطرٕ سامان پَلو اَصٕل شوز اِستعمال اَصٕل بوٹھ تھوان لٔگِتھ یا تاکہِ اَگَر مےٚ ٹیٚنٹ ویٚنٹ سۭتۍ نِیُن اَگَر کُنہِ ساتہِ کُنہِ شٲے پیٚیہ بِہُن رُکُن تہِ تمہِ ساتہٕ ہیٚکو رُکِتھ تہِ